یۄس حظ کشمیٖری لنٛگویج چھِ یہِ چھےٚ ساروی کھۄتہٕ اَصٕل لنٛگویج یہِ چھےٚ مُدٕر زبان تِکیٛازِ یہِ ہٮ۪کو یہِ لنٛگویج ہٮ۪کو أسہِ ٹٮ۪کنالجی منٛز تہِ استعمال کٔرِتھ تہٕ اِنٹَرنٮ۪ٹَس منٛز تہِ اِستعمال کٔرِتھ بیٚیہِ یۄس یہِ کٲشِر لنٛگویج چھےٚ اَگر حظ یُس یہِ ٹٮ۪کنالجی مںٛز اِستعمال ہٮ۪کو کٔرِتھ اَمہِ سۭتۍ یِمہٕ یِم یِمَن کشمیٖری لنٛگویج سَمٕج آسہِ یِوان تِم ہٮ۪کن واریاہ ایٖزی تِم ہٮ۪کن آسٲنۍ سان یہِ سمجِتھ تہِ بیٚیہِ ہٮ۪کن واریاہ زیادٕ اِنفارمیشَن اَمہِ سۭتۍ دِتھ تِکیٛازِ یہِ چھَنہٕ باقٕیَن لنٛگویجَن ہٕنٛدۍ پٲٹھۍ سَکھ کِہیٖنۍ تہِ نہٕ یہِ چھِ واریاہ سَہل لنٛگویج اَمہِ سۭتۍ یِمہٕ تہِ کشمیٖرٕکۍ بچہِ چھِ یِم سمجھن یہِ لنٛگویج یِمہٕ یۄس یہِ لنٛگویج چھےٚ یہِ سمجھن تِم تہٕ بیٚیہِ ہٮ۪کن تِمہٕ اَتھ مَہ یِم ہٮ۪کن واریاہ آسٲنی سان یہِ استعمال کٔرِتھ ٹٮ۪کنالجی منٛز تِکیٛازِ ییٚتہِ چھِ سارِنی بَچن کٲشُر اَصٕل پٲٹھۍ سمٕج یِوان تہٕ لیٖکھِتھ تہِ چھِ ہٮ۪کان اگر حظ یہِ أسۍ ٹٮ۪کنالجی مںٛز تہِ یوٗز کَرون اَمہِ سۭتۍ میلہِ اَسہِ واریاہ فٲیدٕ یِمن بچن نہٕ انگلِش یا باقٕے زبان سمٕج اَصٕل پٲٹھی چھِ یِوان تِمہٕ کَران اَمیُک یوٗز آسٲنی سان تہٕ یِمَن تہِ یی بچن تہِ یی فٲیدٕ تِکیٚازِ گۄڈنٮ۪تھٕے ییٚمِس بچَس کانٛہہ زبان سمٕج یی اَصٕل پٲٹھۍ سُے ہٮ۪کہِ تَمیُک اِستعمال اَصٕل پٲٹھۍ کٔرِتھ اِس لیے اگر أسۍ یہِ ٹٮ۪کنالجی منٛز یوٗز کَرو بچن چھِ ییٚتہِ نَس گۄڈنٮ۪تھٕے سمٕج کٲشِر زبان پنٕنۍ مَدر ٹنٛگ یہِ چھےٚ یِمَن گۄڈنِچ ماجہِ زٮ۪و تہٕ ییٚتھۍ منٛز ہٮ۪کن تِم واریاہ اَصٕلۍ پٲٹھۍ سوٗنٛچِتھ سمجِتھ تہٕ پَنُن کارس منٛز ہیٚکہِ تِمَن دِل لٔگِتھ تہٕ بیٚیہِ کہِ بیٚیہِ تَرِ تِمَن فِکرِ سورٕے کیٚنٛہہ اَسہِ کیٛاہ چھُ کَرُن اِس لیے اگر حظ یہِ کشمیٖری لنٛگویج ٹٮ۪کنالجی منٛز اِنٹرنٮ۪ٹَس مںٛز اِستعمال گَژھِ بچہِ تہِ ہٮ۪کن واریاہ اَصٕل پٲٹھۍ یہِ اِستعمال کٔرِتھ تہٕ بیٚیہِ ہٮ۪کن تِم اَمہِ سۭتۍ واریاہ کٲم کٔرِتھ تہٕ بیٚیہِ میلہِ فٲیدٕ تِکیٛازِ گۄڈنٮ۪تھٕے گۄڈٕنیُکے اصوٗل چھُ کُنہِ لنٛگویج ہُنٛد تٔمِس گَژھِ یِنۍ سۄ سمٕج اَصٕل پٲٹھۍ تٔمِس بَچس یۄس تہِ سۄ لنٛگویج اِستعمال آسہِ کَران تِکیٛازِ اگر حظ أسۍ یہِ ٹٮ۪کنالجی منٛز اِستعمال کَرو سٲنۍ ٹٮ۪ک یۄس یہِ کٲشِر لنٛگویج چھِ اَتھ تہِ میلہِ فٲیدٕ بیٚیہِ یۄس تہِ کٲم اَتھ مںٛز یِیہِ کانٛہہ تہِ اِنفارمیشَن واتہِ سۄ واتہِ بَہ آسٲنی سان تَمہِ سہٕ اَمہِ سۭتۍ میلہِ نہٕ اَمہِ سۭتۍ یی نہٕ بچن کٕہٕنۍ تہِ دِقت کشمیٖری زبان ٹٮ۪کنالجی منٛز اِستعمال کَرنہٕ سۭتۍ تِکیٛازِ یۄس یہِ کشمیٖری زبان چھےٚ یہِ چھِ بچس بچس تَگان یہِ چھِ اَسہِ ییٚتہِ ماجہِ زٮ۪و اگر أسۍ یہِ ٹٮ۪کنالجی منٛز یوٗز کَرو اَمہِ سۭتۍ چھِ أسۍ واریاہ فٲیدٕ میلان میلہِ تِکیٛازِ یہِ چھَنہٕ سَکھ زبان کِہیٖنۍ تہِ نہٕ ییٚمِس بَچس کشمیٖری زبان لیکھٕنۍ تہِ تَگہِ تہٕ پَرٕنۍ تہِ تَگہِ سُہ ہٮ۪کہِ یہِ آسٲنی سان ٹٮ۪کنالجی منٛز اِستعمال کٔرِتھ اَمہِ سۭتۍ یی اَسہِ واریاہ فٲیدٕ سٲنۍ کامہِ پکَن واریاہ برٛونٛٹھ تہٕ بیٚیہِ یۄس اَسہِ یہِ مطلب کشمیٖری زبان چھےٚ یہِ چھِ واریاہ مُدٕر زبان دِقت اَمیُک تہٕ لیکھنُک طریٖق تہِ چھُ واریاہ آسان تہٕ اَتھ چھِ سِکرٛپٹ پٮ۪وان ترٛاوٕنۍ کشمیٖری زبان چھےٚ اَسہِ خٲطرٕ واریاہ فٲیدٕ منٛد اگر أسۍ یہِ ٹٮ۪کنالجی مںٛز یوٗز کَرو یِم سٲنۍ بچہِ چھِ یِم اَسہِ بَچہِ لۄکٕٹۍ لۄکٕٹۍ بچہِ چھِ یِم تہِ ہٮ۪کن اَمیُک فٲیدٕ تُلِتھ تہٕ اگر حظ یہِ ٹٮ۪کنالجی مںٛز أسۍ یہِ یوٗز کَرو اَمہِ سۭتۍ میلہِ سارنی بچن فٲیدٕ خاص کَر یِمن کشمیٖری لیکھُن چھُ تَگان پَرُن چھُ تَگان تِمن یی واریاہ اَصٕل پٲٹھۍ سمٕج اِس لیے چھےٚ یہِ کشمیٖری زبان ییٚلہِ یہِ ٹٮ۪کنالجی منٛز یوٗز گَژھِ اِنٹرنٮ۪ٹَس منٛز یوٗز گژھِ اَمہِ سۭتۍ یی اَسہِ واریاہ فٲیدٕ تِکیٛازِ کٲشِرۍ چھِ کشمیٖری زبان چھےٚ سارنی سمٕج یِوان تہٕ یۄس اگر حظ یہِ مطلب یہِ چھَنہٕ سۄ ٹف لنٛگویج کِہیٖنۍ تہِ نہٕ اَتھ چھِ اِستعمال کَرٕنۍ چھےٚ یہِ واریاہ سَہل اگر یہِ کٔہ یہِ ٹٮ۪کنالجی منٛز یوٗز گَژھِ بچہِ ہٮ۪کن با آسٲنی سان اَمیُک استعمال کٔرِتھ بیٚیہِ وَتھِ نہٕ کٕہٕںۍ تہِ ٹٮ۪نشَن یۄس اِنٛگلِش لنٛگویج یا باقٕے کانٛہہ لنٛگویج چھِ سۄ چھےٚ تِمن گۄڈٕ سمجِنۍ پتہٕ تَمیُک مطلب سمجھُن تہٕ تَتھ مںٛز چھےٚ یِوان تِمن واریاہ دُشوٲری یۄس یہِ کشمیٖری زبان چھِ اَتھ منٛز چھےٚ دُشوٲری وُشوٲری یِوان کِہیٖنۍ تِکیٛازِ یہِ چھےٚ اَسہِ پنٕنۍ زبان